وعلیکُم اسلام وَرحمُتُ اللّہِ وَبَر کاتُہٗ آ حَضرَت گُلزار صٲب چھُس شُکُر اللّہ تعالٰہَس کُن تُہۍ کٕم حظ چھُو حَضرَت آ کیٛاہ حُکُم اوس

کانٛگٕرِ کانٛگٕرِ چھِ وارِیاہ قٕسمٕکۍ ژٕ کُس ہیٛوٗ چھُے ضروٗرَت ہیوِی یا لوٚو ہا ہَتھ واجیٚنۍ چھِ زٕ ہَتھ واجیٚنۍ چھِ ساڈ ترٛےٚ ہَتھ واجیٚنۍ چھِ میٖڈِیَم رینٛج مَطلَب ڈاے ہَتھ تام ایٚویلیبٕل چھ ڈاے ہَتھ واجیٚنی آ آ تِم ہیٚکَن گٔژھِتھ تہٕ ٹایِم لَگہِ مگر

یُس مےٚ وَنیٛامےَ ژےٚ ڈاے ہَتھ واجیٚنۍ کانٛگٕر تَمِچ کالٹی چھِ اَصٕل سُہ گَژھِ پَتہٕ زٕ ہَتھ گَژھی ژےٚ ہوٚل سیٚلَس منٛز ژےٚ سۄ نہ حظ تَتھ تَتھ پیٚٹھ یی نہٕ کانٛہہ اوٚبجیک سُہ چھِ ژےٚ ژےٚ اَصٕل کانٛگٕر چھِ سۄ

نہ حظ بہٕ چھُسےَ وَنان ڈاے ہَتھ واجیٚنۍ یۅس چھِ سۄ دِمٕے بہٕ ژےٚ ہوٚل سیٚلَس منٛز زٕ ہَتھ پَتہٕ چھےٚ ژےٚ پَنٕنۍ مَرضی بُتھِ ژٕ کۭتِس کٕنَکھ ترٛےٚ ہَتھ کٕنکھا ڈاے ہَتھ کٕنکھا سُہ چھُے ژےٚ پانَس تام پَتہٕ نہ مگر بہٕ ہیٚکٕے ژےٚ یٖیژہان ؤنِتھ کانٛگٕر آسہِ زَبَردَس اَدٕ تِم تہِ گَژھَن ایٚویلیبٕل اگر ژےٚ ضروٗرت چھِی ژےٚ چھی تیٚلہِ ایٚڈوانٕس پیٚمیٚنٛٹ ترٛاوٕنۍ مےٚ کیٛازکہِ بُتھِ حظ چھِنہٕ تِتھٕ پٲٹھۍ بَنہِ نہٕ پَتہٕ کانٛگٕر تِتھٕ پٲٹھۍ گَژھان ایٚویلیبٕل کانٛگٕرِ تیٖتیٛاہ ٲسۍ اسہِ واریاہ آرڈَر چھِنہٕ حظ یِوان پتہٕ چھُ مال گَژھان خَتٕم تَوَے آ آ تُہۍ ؤنۍ آہَن حظ اَدٕ سا مہٕ حظ ہیٚکٕے بہٕ ژےٚ اَتھ پیٚٹھ مَطلَب ژےٚ اگر زٕ ہَتھ واجیٚنۍ چھِ ضروٗرت ڈاے ہَتھ واجیٚنۍ چھِ ضروٗرت سُہ گَژھِ پتہٕ لاسٹَس پیٚٹھ سُہ مہٕ حظ ہیٚکٕے بہٕ ژےٚ وُنکیٚن ؤنِتھ سُہ گَژھِ ژےٚ ڈِسایِڈ وُنکیٚن کیٛاہ وَنےَ بہٕ ژےٚ اَسہِ چھ ہَتھ واجیٚنۍ تہِ ایٚویلیبٕل کیٛاہ کیٛاہ یُس ہَتھ واجیٚنۍ چھِ سُہ چھِنہٕ خاص آسان تیٖژ ڈاے ہَتھ چھِ تَتھ دِمہٕ بہٕ گاریٚنٛٹی حظ اَدٕ سُہ چھُنہٕ خاص تیٖژ کیٚنٛہہ آ وۅنۍ دٔپِو آگر تۅہہِ ضروٗرت چھُ تہٕ تیٚلہِ چھُو تۅہہِ پیٚمیٚنٛٹ ترٛاوٕنۍ تہٕ پتہٕ تۅہہِ کۭژا کانٛگٕرِ چھِ ضروٗرت بیٚیہِ ؤنۍتَو مےٚ یہِ کَنفٕرٕم ساس کَنفٕرٕم بَرابر تہٕ تیٚلہِ حظ تہٕ تیٚلہِ ترٛٲوِو تُہۍ ایٚڈوانٕس بہٕ سوزٕ بہٕ سوزٕ رۄپیہِ دَہ ساس تام ترٛٲوِو تُہۍ ایٚڈوانٕس آ دَہ ساس ترٛٲوِو تُہۍ ایٚڈوانٕس تَمہِ پتہٕ وُچھو أسۍ ٹھیٖک حظ چھُ او کے سَر او کے